اَلسلامُ عَلیکُم تُہۍ چھُو حظ کیب ڈرٛایوَر اَسہِ حظ ٲس یہِ کیب کٔرمٕژَن بُک تہٕ أسۍ حظ چھِ تُہٕنٛدۍ پِرٛیٖوِیَس پٮ۪سَنجَرٕز یِم حظ تۄہہِ بَٹہٕ مالوٗ سرینگرٕ ترٛایو تہٕ اَسہِ حظ چھِ تُہٕنٛز گاڑِ منٛز چھِ اَسہِ بیگ گوٚمُت مٔشِت حظ تہٕ أسۍ حظ چھِ تۄہہِ رٕکوٮ۪سٹ کَران تُہۍ یِیِو واپَس تہٕ اَتھ منٛز چھِ مےٚ اٮ۪سٮ۪نشَل ڈاکیُمٮ۪نٛٹٕز بیٚیہِ پٔرسٕنَل کینٛہہ چیٖز چیٖز چھِ تہٕ بہٕ چھُس تۄہہِ رٕکوٮ۪سٹ کَران تُہۍ یِیِو واپَس تہٕ أسۍ حظ چھِ ییٚتی حظ ییٚمہِ جایہِ تۄہہِ اَسہِ ڈرٛاپ کَریو تہٕ باقی یہِ تۄہہِ چارجِز کھَسَن تہِ چھِ أسۍ پے کَرنہٕ خٲطرٕ بیٚیہِ دِمو أسۍ کَرو أسۍ پے تہٕ أسۍ چھِ تۄہہِ رٕکوٮ۪سٹ کَران تُہۍ یِیِو واپَس تہٕ اَسہِ کٔرِو تُہۍ پَنُن ہینٛڈ بیگ ہینٛڈ اوٚوَر تہٕ سُہ ہَسا آسہِ تُہٕنٛز مہربٲنی